اَسلامُ علیکُم تُہۍ چھِو سا ٹھیٖک اَصٕل پٲٹھۍ اَصٕل پٲٹھۍ أسۍ چھِ کۄکَر ناگ پٮ۪ٹھ سَرٕ مےٚ ٲسۍ سٔٹوٗڈنٛٹ اَنٕنۍ اور آ اَسہِ ٲسۍ کَمرٕ ضوٚرَتھ آ اَسہِ ٲسۍ پانٛژھ کَمرٕ ضوٚرَتھ پانٛژھ کَمرٕ اۭں اَسہِ أسۍ یِمو صُبحن اۭں پانٛژَن کَمرن کوٗتاہ چھُ اَسہِ دیُن اچھا سُہ گوٚو ساس رۄپیہِ کَمرَس سُہ گوٚو زیادٕ أسۍ دِمو سَتھ ہَتھ رۄپیہِ سَتھ ہَتھ رۄپیہِ کَمرَس اچھا اَسہِ ؤنۍ تَو تُہۍ ہُہ اَتہِ میلہِ پَتہٕ یِمَن ہُہ لَنچہِ وَنچ چھُنا یِمن اَتی کَرُن کوٗتاہ چھُکھ کَرُن اَتہِ کیٛاہ کیٛاہ میلہِ مےٚ اچھا مطلب أسۍ زَن بوزو توتہِ تُہُندِ زَبٲنۍ کیٛاہ کیٛاہ میلہِ اچھا باقٕے گژھِ نہٕ أسۍ لیٚس ویس کِہیٖنۍ نا اَسہِ چھُ تَتھ تہِ کیٚنٛہہ چھَنہٕ بَرُن تیٚلہِ کوٗتاہ اچھا سُہ گژھِ زیادٕ ہَتھ رۄپیہِ اچھا سُے گوٚو نہ حظ سُہ گوٚو اَسہِ پَنٛژاہ رۄپیہِ نہ حظ تَتھ منٛز أسۍ بَرو پنٛژاہ أسۍ بَرو ہَتھ رۄپیہِ تَتھ منٛز کیٛاہ کیٛاہ میلہِ اَسہِ آ اچھا اچھا نہ ساس رۄپیہِ کَمرَس تہِ حظ پانٛژَن کَمرَن گٔے پانٛژھ ساس رۄپیہِ اچھا اچھا یِم گژھِ اَسہِ زیادٕ پانٛژھ ساس رۄپیہِ اۭں اچھا اچھا اچھا گوٚو ٹھیٖک تہِ اچھا تُہۍ ؤنۍ تَو مےٚ یہِ پانٛژھ گٔے پانٛژھ سَتھ رۄپیہِ پانٛژَن کَمرَن بیٚیہِ گوٚو ہَتھ رۄپیہِ یَتھ لَنچ پَلیٹَس گوٚو واریاہ کیٚنہہ کَتہِ چھُو تۄہہِ اچھا ناو کیٛاہ چھِ اَتھ اَچھا اوکے اوکے اچھا تُلِو تیٚلہِ بہٕ چھُو رۄبَس حَوالہٕ ٹھیٖک چھا